میون من پَسنٛد فُڈ چھ کَباب بہٕ چُھس یَژھان یِم پرٛیٚتھ ساتہٕ أکِس اَصٕل رِٮ۪سٹورٮ۪نٛٹَس پٮ۪ٹھ کھیٚنۍ اور ییٚتہِ مُنٲسِب دامَن پٮ۪ٹھ یِم دٕستِیاب آسَن